وعلیکُم السلام اسلامُ علیکُم ٹھیٖک چھُو اَہَن حظ تُہۍ تُہۍ کٕم تُہۍ کٕم چھِو اَچھا ٹھیٖک چھُوا اَچھا ٹھیٖک چھُوا اَہَن حظ ٹھیٖک مےٚ ٲس گَرِی کٲم تہٕ اَمہِ موٗجوٗب ہیٚچِس نہٕ یِتھ کیٚنٛہہ ہر کُنہِ ہر کُنہِ سَبجَکٹس نہَ بہٕ چھَس ہر بہٕ ٲسٕس ہر کانٛہہ کٕلاس دِوان مطلب ژور پٲنٛژھ بہٕ ٲسٕس ہر کانٛہہ کٕلاس دِوان بہٕ ٲسٕس نہٕ کانٛہہ کٕلاس مِس کران کیٚنٛہہ وۄنۍ ووت مےٚ مطلب رٮ۪تھ کھنٛڈ گرِچی پرٛابلِم طُرہبلعمظ ٲس تہٕ تَمہِ موٗجوٗب ہیٚچِس نہٕ بہٕ سکوٗل یِتھ کیٚنٛہہ کۭژاہ چھَو مَیڈَم کٲژاہ ایٚٹَنٛڈنٕس چھِ اَدٕ باقٕے چھُنہٕ باقٕے تہِ چھُنہٕ اَتہِ مطلب واریاہ سکوٗل یِوان کینٛہہ تِمَن گٔے نہٕ کانٛہہ پرابلِم اَز تانۍ تہٕ نہَ اَسہِ ٲس گَرے پرابلِم تہٕ اَمے موٗجوٗب ہیٚچِس نہٕ بہٕ یِتھ کیٚنٛہہ پَتہٕ آسہِ ہا مےٚ لیٖو ترٛٲومٕژ تہٕ نہَ تِمَن تہِ چھِ یِتھٕ کٔنۍ پَتہٕ اَسہِ کٕم مطلب حالات چھِ گَرِ نہَ تہِ ہَن نہَ حظ چھُنہٕ کیٚنٛہہ تہٕ مگر اَسہِ ٲس گَرے پرابلِم مےٚ چھُ پَنُن پیرَنٛٹَن تہِ چھِ مےٚ پَتہٕ مطلب اَسہِ کۄس چھِ گَرِ پرابلِم یہِ کیٛازِ ہیٚچھ نہٕ سکوٗل گٔژھِتھ

اَسہِ ہیٚکہِ وۅنۍ اَسہِ ہیٚکہِ وۅنۍ رٮ۪تھ تہِ مطلب بَیٚاکھ رٮ۪تھ تہِ پھُٹِتھ جُلیُک رٮ۪تھ تہِ اَسہِ چھُ گَرِ کٲم تہِ ہپٲرۍ چھِ أسۍ گرِ خانٛدر تہِ اَسہِ چھُنہٕ گَرَس منٛز بیٚیہِ کانٛہہ مطلب کوٗرا کیٚنٛہہ یۄس مطلب باقٕے گَرِچ کٲم ہیٚکہِ کٔرِتھ کیٚنٛہہ ہُپٲرۍ ٲسۍ أسۍ گَرِ تہِ مطلب تھوڑا بٮ۪مار دٲری یَپٲرۍ چھِ خانٛدَر تہِ نہَ بہٕ پَرٕ گَرے بہٕ ہٮ۪کہٕ گَرِ دوٚپمو دوٚپمو بہٕ پَرٕ گَرِ تہِ تہٕ پَتہٕ دِمو ایٚگزام نَتہٕ اَچھا اَچھا کیٚنٛہہ چھُنہٕ پَرواے تہٕ فٔسٹہٕ پٮ۪ٹھ یِمہٕ بہٕ مطلب کَنٹِنیوٗ سکوٗل کیٚنٛہہ چھُنہٕ نہَ کیٚنٛہہ چھُنہٕ پَرواے فٕسٹہٕ پٮ۪ٹھٕ یِمو أسۍ سکوٗل کَنٹِنیوٗ تہٕ سُہ چھُنہٕ ٹٮ۪نشَن کیٚنٛہہ فٔسٹہٕ پٮ۪ٹھ وٲتۍ أسۍ سکوٗل بیٚیہِ ہر کانٛہہ کٕلاس دِمو تہٕ وۄنۍ یِیہِ نہٕ کانٛہہ تہِ شکایت ییٚمہِ اپور تہٕ کیٚنٛہہ چھُنہٕ پَرواے بیٚیہِ چھُ ایٚکزام تہِ تَمہِ موٗجوٗب نہَ نہَ حظ تِمَن نہَ حظ تِمَن ؤنۍ زیٚو نہٕ کیٚنٛہہ تِمَن سۭتۍ تہِ کَرٕ بہٕ کَتھ تہٕ بہٕ حظ یِمہٕ فٔسٹہٕ پٮ۪ٹھ کیٚنٛہہ چھُنہٕ پَرواے تہٕ تَمہِ خٲطرٕ معٲفی اَز تام یِم غلطی گٔیے تہٕ اَہَن حظ تُلِو بِہِو رۄبَس حَوال چلو حظ بِہِو رۄبَس حوال